اگر أسۍ کَتھ کرو اَیٚڈوَٹایِزِنٛگ ہُنٛد اَمہِ سۭتۍ أسۍ لُکن تامَتھ واتناوان چھِ تِم چیٖز سُہ چھِ تَمہِ خٲطرٕ چھُ گۄڈنؠتھٕے مَین چیٖز اَسہِ وٕچھَو أسۍ گۄڈنؠتھٕے چھِ اَسہِ ییٚتؠن یِم ڈِسٹِرکَس منٛز اورٕ أنٛدۍ پٔکۍ لٔگِتھ چھِ بٔڑۍ بٔڑۍ یِم ہوڈِنٛگٕس چھِ لٔگِتھ مارکَٮ۪ٹَن منٛز چھِ یِم آسان چھِ ہوڈِنٛگٕس لٔگِتھ یا بوڈٕس چھِ لٔگِتھ آسان یا تمہِ بَغٲر اگر أسۍ کَتھ کَرو وٕنکؠنَس چھُ مَین اکھ پویِنٛٹَس پؠٹھ اَیٚڈوَٹایِزِنٛگ خٲطرٕ سُہ گوٚو سوشَل میٖڈیا سوشَل میٖڈیا چھُ واریاہ اکھ بوٚڑ پٕلَیٹ فارَم اکھ واریاہ ایٖزی پٕلَیٹ فارَم یتَھ پؠٹھ أسۍ ہؠکو مارکَیٹِنٛگ کٔرِتھ اَیٚڈوَٹایِزِنٛگ کٔرِتھ أکِس باقِیَن لُکَن تامَتھ واتنٲیِتھ یہِ چھُ واریاہ زیادٕ اَصٕل اَیٚڈوَٹایِزِنٛگ خٲطرٕ اکھ پٕلَیٹ فارَم سوشَل میٖڈیا تہٕ اَتھ پؠٹھ چھُ واریاہ زیادٕ اِنٛفُلَٮ۪نٛشَل تہِ گژھَان تِکِیَازِ اَتھ پؠٹھ وٕنکیٚنَس چھِ ہر کانٛہہ اکھ اِنسان سوشَل میٖڈیا یوٗز کَران ہوڈِنٛگ چھُنہٕ تیوٗتاہ ہر کانٛہہ وٕچھان کینٛہہ یِوٗتاہ سوشَل میٖڈیا چھُ ہر کانٛہہ اکھ یوٗز کران گَرَس منٛز بَچہِ بَچہِ بوٚڑ بوٚڑ ہر أکِس نَفرَس تامَتھ چھُ واتان سوشَل میٖڈیاہَس پؠٹھ کانٛہہ تہِ اَیٚڈوَٹایِزِمِٮ۪نٛٹ